اَگَر أسۍ شُپیانَس منٛز وُچھو ییٚتہِ چھِ واریاہو گُروپَن ہٕنٛدۍ واریاہو ڈِفرَنٛٹ قٕسمَن ہنٛدۍ لُکھ روزان اور ییٚتہِ چھِ زیادٕ تَر سٲری لُکھ کٲشرُے بولان اَگَرَے أسۍ وُچھو بٔکٕروالٕز وُچھو گُجَرٕز وُچھو یِمَے یِمے اَگَر أسۍ وُچھو یِمَن چھِ آسان پنٕنۍ لنٛگویج بٔکٕروالٕز بیترِ بالٹی چھ آسان یِمَن پَنٕنۍ لَنٛگویج مَگَر تیٚلہِ تہِ چھِ یِم تھوڑا تھوڑا کٲشُر کَران اَسہِ چھُنہٕ کٕہٕنۍ تِنہِ مُشکِل گَژھان یِمَن سۭتۍ کَتھ باتھ کَرنَس منٛز اور یُس ہسا سُہ اُہُنٛد وَتھُن بیٚہُن طریقہٕ چھُ سُہ تہِ چھُنہٕ زیادٕ ڈِفرَنٹ کیٚنٛہہ سُہ تہِ چھ تھوڑا اَسے سۭتۍ یِمَن رَلان أسۍ چھِ لَگ بگ اَسہِ چھِنہٕ کٕہٕنۍ تہِ تَکلیف یا کٕہٕنۍ تہِ مُشکِل گَژھان یِمَن سۭتۍ کَتھ کَرنَس منٛز یا وَتھَن بیٚہنَس منٛز أسۍ چھ أسۍ آرام سان یِمَن سۭتۍ اِنٹریکٹہٕ ہیٚکان کٔرِتھ أسۍ چھِ اَصٕل پٲٹھۍ ہیٚکان یِمَن سۭتۍ ؤتھِتھ وَتھُن وتھِتھ بیٚہتھ چھِ أسۍ یِمَن سۭتۍ اَصٕل ہِیٚکان اور اَسہِ تہِ چھِ یۄس یِم پَنٕنۍ زَبان چھِ بولان اَسہِ تہِ چھ أہنٛز زَبان آسٲنی سان تَران سَمجھ اور یِم تہِ چھِ سون آسٲنی سان سَمجان